اَلسلامُ علیکُم عاقِب صٲب آ شکر حظ رۄبَس کُن تُہۍ چھُو حظ گھرٕ بار چھا حظ ٹھیٖک ہے عرض کٔر عرض حظ اوس اسہِ کَرُن کہِ عیٖد ہُنٛد سلسلہٕ چھُنہٕ حظ وۄنۍ عیٖد قۄربان حظ چھُم کَرُن بیٚیہِ آچھا آچھا بیٚیہِ ٲسۍ یہِ گَھرٕ خٲطرٕ چھُم ماز ضروٗرت فی الحال یہِ اۭں مےٚ حظ چھِ زٕ زٕ کَٹھ چھِ مےٚ ضروٗرت قۄربانَس خٲطرٕ یہِ گَژھہِ زِنٛدٕ گژھیٚن آسٕنۍ یِم تقریٖبًا پَنٛژاہ پَنٛژاہ کِلوٕنۍ آ ماز کۄینٹَل چھُ ضروٗرت بالکل اَدٕ سُہ ہے گژھہِ زیادٕ بہتر مےٚ

اَدٕ سُہ گژھہِ میٛانہِ خٲطرٕ زیادٕ بہتر مےٚ دوٚپ تیٛوٗت بوٚڑ آسیٛاہ تَؤے اوسُم وَنیٛامو زٕ دِیُو وَلہٕ حظ وۄنۍ پانٛژھ کِلوٗ ہور پانٛژھ کِلوٗ یور سُہ چھُ سہل مسلہٕ پتہٕ آسان نَہ عیٖد برٛۄنٛہہ زٕ اَکھ زٕ دۄہ چھُ مےٚ ترٛاوُن گھرِ تہِ رَٹہٕ ہون آ دٔلیٖلہ کیٛاہ گٔیٚیَس شارٹیج گٔیٛیاہ مازَس آچھا آز کیٛاہ ریٹھہ ویٹھہ چھِ توتہِ کِلوٗ

ٹھیٖک حظ چھُ ہے تٔمیٛک نَہ حظ چھُنہٕ ٹیٚنشَن وۄنۍ تہٕ توہہِ کَر واتہٕ نوٚو یِم وۄنۍ اورٕ مال کَر واتہِ آچھا بہٕ زَن دِمہٕ ہا نظرہ اَتہِ ہیٚکاہ بہٕ یِتھ تۄہہِ نِش بہٕ وُچھہِ ہا پَننہِ حِساب یُس مےٚ لَگہِ ہا تیٚلہِ گوٚو مال چھُ اسہِ گھرِ تہِ تیٚلہِ حظ چھُ کَرٕ بہٕ کوٗشِش تیٚلہِ ہیٚکہٕ بہٕ یِم بہٕ تۄہے نِش تہِ بہٕ دِم نظر تہِ پانٔے اَگر مےٚ کانٛہہ پَسنٛد تہِ کھۄت یِموٕے منٛز تیٚلہِ تیٚلہِ ہیٚکَو یموٕے منٛز نِتھ آچھا تُہۍ کر ٲسِو وۄنۍ گھرِ تہٕ بہٕ یمہٕ تیٚلہِ تور توہہِ نِش آچھا ٹھیٖک حظ چھُ کیٚنٛہہ نَہ حظ چھُنہٕ پرواے تیٚلہِ تیٚلہِ کَرہو بہٕ اَدٕ حظ